سلام علیکُم جناب جناب غنی موٹٲرٕس چھِو حظ جناب ہے تُہۍ چھو دُکانسے پیٚٹھ چھِ وم تُہۍ کٔژَن تانۍ آسان دُکانس پیٚٹھ حظ صُبحٲے کٔژِ بج چھو کھولان حظ اَسہِ ٲس گٲڑ جناب حظ اتھ ٲس تھوڑا سٔروِس کرناون اتھ اوس یہے مُبلیل وُبلیل چینٛج کرناوُن یہِ چھُ مُبلیل حظ تُلان یہ چھ دُہہ تُلان گٲڈۍ پٔتۍ کن اتھ ٲس نظر دیاناون اچھا تُہۍ چھو تُہۍ چھو امہ وَرٲے ایٚسَسِریٖز تہِ کنان حظ دوٚپمو تُہۍ چھو امہ وَرٲے ایٚسَسِریٖز تہِ کنان شیرنہٕ وَرٲے اچھا اچھا اچھا ٹھیٖک گوٚو یہ چھ أکسے مَنٛز سورُے دُکان یے گوٚو اصل تیٚلہِ میانہ خٲطرٕ ہے مےٚ چھ سیٖٹہٕ کَوَر تہ خراب تِم تہِ ٲس شیرناون بیٚیہ چھ یتھ بمپَرَس تھوڑا کریک سُہ تہِ اوس بدلاوُن بیٚیہِ تھوڑا ٹٲرن ایٚلاے ویٚلاے لاگن تھوڑا کرن شو پہمتھ گاڑِ کیازکہ اتھ گوٚو واریاہ کال حظ ونۍ شیرنَسے آ ضوٚروٗری ضوٚروٗری نہ بہم اوسُس پانہ حظ ایٚکچُلی ٲس کٲم بہٕ اوسُس پانہ نیٚبر یہِ ٲس گرے گٲڈ ونۍ آس بہٕ اورٕ مےٚ دوٚپ ضوٚروٗری ونۍ چھُ مُبلیل کَرُن چینٛج کیازکہ یہ چھُ دُہہ تُلان اہن حظ آ آ ایٚڈرس چھَم پاے البتہ دُکان چھَم نہٕ پاے تُہۍ کَتیٚتھ چھو تتہ بُہر کدل مِثال اگرے بہٕ یمہ قمروارِ کن تہٕ کھوور سایڈٕ چھ قلعس پٔتۍ کن تی حظ

تۄہہِ نش چھُ آمُت دوس میون تہ چھُ آمُت تۄہہِ نِش مےٚ وُچھ تٔمس سۭتۍ چھ مےٚ اصل تمے ووٚن مےٚ پتہٕ چون ایٚڈرس آ تمۍ وون اگرے بیٚیہِ اُکُن یُکُن گَژھَکھ تہٕ اَتہِ کرنےکٲم اتہ ونَنے اکھ دود آسہِ تتہ وننے بیاکھ دود چھُ کھیٚنے پونسہٕ دوٚپُن یہ چھے اصل جنوَن نَفَر یہِ خرٲبی آسی یہِ دَپی تی چھ خراب یہِ ونہ نہٕ یہ چھ نہ حرام کھیٚوان یہ چھ ایٖماندٲری سان کران کٲم یہِ وَنی نہٕ ژےٚ اتھ چھے ہُہ تہِ خراب اتھ چھی یہِ تہِ خراب اتھ چھے ہہُ بدلاوُن پتہ بدلایہ نہٕ کِہیٖنۍ دپی مےٚ بدلوٚو یہ چھ نہٕ تہِ تہِ قصہٕ کران دوٚپُن آ دوٚپُن یہ چھ کھیٚوان حلالُک یہِ ہیٚیی برابر یوتاہ خرٲبی آسہِ تیُتُے ٹھیٖک چھُ بہٕ یمو تیٚلہِ بہٕ یمو اکیاہ اوٗرۍ او کے اد حظ بِہِو رَبَس حوال وعلیکُم سلام